اَگر أسۍ وٕچھو واریاہَن رٮ۪لِجَس پٔلٮ۪سَن پٮ۪ٹھ چھِ یِوان واریاہ مٲلہٕ تہِ لاگنہٕ یا چھِ اَگر أسۍ وٕچھو یعنے کہِ مٔندرَن پٮ۪ٹھ چھُ یِوان بَجن تہِ کرنہٕ کانہہ شو شو کھوری چھِ آسان یا کیٚنہہ چھُ آسان یِمَن جاٮ۪ن چھُ یِوان کرنہٕ یا اَگر أسۍ وٕچھو مُسلمان چھُ مَناوان کیٚنہہ چھُ آسان کٲنسہِ بُزرگہٕ سُند دۄہ آسان تہٕ عرُس وُرُس چھُ آسان تہٕ تَتہِ چھُ یِوان اَسہِ تہِ اوس حالحالٕے اوس ییٚتہِ پِرٕ کھٲر عرُس اکھ اوس تہٕ تَتھ پٮ۪ٹھ ٲسۍ اَسہِ واریاہ یعنے کہِ ییٚتِکۍ بُزَرٕگۍ ٲسۍ تَتہِ تَتٕے تور آمٕتۍ تِمَو کٔر قۄرآن فاتے خٲنی کٔر تِمَو تَتہِ تِمَو پٔرۍ نعتھ واتھ پٔرِکھ دٔروٗد پٔرِکھ تَتہِ تہٕ مطلب یہِ چھُ اَسہِ یِوان اوس اَسہِ سانے جایہِ أکِس جایہِ یَتھ سٲنِس اٮ۪ریاہَس منٛز یِوان مَناونہٕ یہِ یِم چھِ مُسَلمان مَناوان تہٕ یِتھٕے کَنۍ چھُ باقٕے یِم دَرَم تہِ چھِ چاہے سُہ بِٹہٕ ٲسۍ تَن چاہے سُہ کرسچن ٲسۍ تن تِمَن چھُ تِمَن تِمَن چھُ آسان پَنٕنٮ۪ن پَنٕنٮ۪ن جاٮ۪ن کیٚنہہ آسان چرچَس منٛز چھُ آسان اَڈٮ۪ن کیٚنہہ پریَر وِیر چھُ آسان یا یِم گُردُوارہَس منٛز چھُ آسان سِکَن کیٚنہہ فاتے خٲنہِ چھَکھ آسان کیٚنہہ اورٕ یور چھُکھ آسان تِتھٕے کٔنۍ چھُ آسان بُدِسٹٔس تہِ تِمَن تہِ چھُ آسان مونِسٹری منٛز کیٚنہہ تہٕ یِوان چھُ ہَر کانہہ مَزہَب چھُ پَنُن اَصٕل پٲٹھۍ جوش جوش کھروش پٲٹھۍ چھِ یِم مَناوان یِم پَنٕنۍ یِم یِمَن دۄہ چھِ آسان تہٕ اَگر أسۍ وٕچھو مُسلَمان چھُ آسان مطلب أمِس چھِ آسان واریاہ بٔڑۍ دۄہ چھِ آسان أمِس یہِ چھُ مَناوان اَصٕل پٲٹھۍ جوشہٕ سان چھِ یہِ مَناوان